مےٚ چھِ واریاہ خۄش لَگان باغوانی کَرٕنۍ بہٕ چھَس پنٕنِسٕے آنٛگنَس منٛز کَران بہٕ چھَس ہَرٕ کانٛہہ پوش پنٕنِسٕے آنٛگنَس منٛز وۄپداوان تِمو سۭتۍ چھِ مےٚ واریاہ فٲیدٕ تہِ یِوان گۄڈٕنٮ۪تھٕے چھُ مےٚ پنٕنِس پانَس خۄش لَگان پوش بَناوٕنۍ مےٚ چھِ تِمَن کُن خۄش لَگان وُچھُن پَتہٕ چھَس بہٕ دوٚیِم کٲم کَران بہٕ چھَس تِم کٕنَن تہِ مےٚ چھِ تِمو سۭتۍ فٲیدٕ تہِ یِوان واریاہ مےٚ چھِ خۄش لَگان گاڈنِنٛگ کَرٕنۍ